بہٕ چھُس پَنٕنہِ زِنٛدگی منٛز ساروٕیو کھۄتہٕ زیادٕ اہمیت دِوان پَنٕنِس کیریرَس تہٕ پنٕنہِ فیملی کیوں کہِ تِم چھِ تِم شخص میٛٲنۍ فیملی چھِ تِم شخٕص یِم مےٚ ہر ساتہٕ مَدتھ دِوان چھِ کُنہِ تہِ گَرِ منٛزٕ أکِس دۄہ کُنہِ مُصیٖبت دوران خوشی دوران ییٚتٮ۪تھ مےٚ تٕہٕنٛز ضروٗرت آسہِ تِم چھِ مےٚ مَدَتھ دِوان تَمے موٗجوٗب چھُس بہٕ دِوان سارِوٕے کھۄتہٕ زیادٕ اہمیت پَنٕنِس کیریَرَس تہٕ بیٚیہِ پنٕنہِ فیملی بیٚیہِ چھُس بہٕ دِوان پنٕنِس صحتَس ساروِی منٛز زیادٕ اہمیت کیونٛکہِ ییٚلہِ اِنسانَس صحت چھُ اوٚر تیٚلہِ چھُ سورُے کیٚنٛہہ ییٚلہِ نہٕ صحت چھُس کِہیٖنٛۍ تیٚلہِ چھُنہٕ کِہیٖنٛۍ تہِ نہٕ اَگَر اِنسانَس معموٗلی گژھِ کھَس وَس اِنسانَس چھُ باسان دُنیا چھُ یُتُے کیونٛکہِ أزِکۍ یِم لٔڑکہٕ چھِ تِم چھِ واریاہ زیادٕ مُلوث گٲمٕتۍ غلط کامٮ۪ن منٛز تہٕ تِمَن چھِنہٕ پنٕنہِ کیریرُک کانٛہہ تہِ دیان اَمے موٗجوٗب چھُس بہٕ ہر کٲنٛسہِ وَنان کہِ سُہ کَرِ زیادٕ سے زیادٕ اہمیت دِی سُہ پَنٕنِس کیریرَس پَنٕنِس صحتَس تہٕ پنٕنِس مٲلِس ماجہِ تِمَن کَرِ خدمَت بیٚیہِ چھِ سوسایٹی ییٖتِس کالَس نہٕ بہٕ پانہٕ بَدلہٕ تیٖتِس کالَس بَدلہٕ نہٕ سوسایٹی تہِ نہٕ کِہیٖنٛۍ تہِ نہٕ سوسایٹی منٛز چھُ ویلیوٗز تہٕ نارمٕز تِمَن ہُنٛد چھُ اِنسانَس خیال تھاوُن تِمہٕ ویلیوٗز تہٕ نارمٕز چھِ کَرٕنۍ فُلفِل اِنسانَس تیٚلے پَکہِ سٲنۍ سوسایٹی برٛونٛٹھ کُن تہٕ صحتُک تہِ چھُ اِنسانَس خیال تھاوُن پنٕنہِ تٲلیٖم ہُنٛد تہِ چھُس خَیال تھاوُن پنٕنٮ۪ن اَدبَن ہُنٛد تہِ چھُس خیال تھاوُن کُلہُم چھُ تس ہَر کُنہِ چیٖزَس بیلَنسٕڈ طٔریٖقَس منٛز کَرُن ایپروچ اگر بیلَنٕس بِگڑیٛاو تہٕ تٔمۍ سٕنٛز زِنٛدَگی تہِ بِگڑے تہٕ تٔتھی سۭتۍ بِگڑیٛاو سَماج تہِ بیٚیہِ چھُس بہٕ پَنٕنہِ زِنٛدگی منٛز سارویو منٛز زیادٕ اہمیت پَنٕنِس وقتَس دِوان کیوں کہِ وقت چھُ سُہ چیٖز یُس نہٕ واپَس یِیہِ کِہیٖنٛۍ یہِ اِنسان یَتھ وقتَس منٛز ہیٚکہِ کٔرِتھ تہِ ہیٚکہِ نہٕ بیٚکہِ وَقتہٕ کٔرِتھ کِہیٖنٛۍ تہِ نہٕ تَوَے چھُ اِنسانَس کیٛاہ چھُ سارویو منٛز زیادٕ اہمیت وَقتَس دیُن پۅنٛسہٕ کھۄتہٕ تہِ گَژھِ زیادٕ اہمیت اِنسان وَقتَس دیُن کینٛژھا ترجیح چھُس بہٕ پۅنٛسَس تہِ دِوان کیوں کہِ پۅنٛسہٕ چھُ اِنسان یوٗتاہ سیو کَرِ تیٛوٗتُے زیوٗن تٔمۍ اِنسان گژھِ ہر ہمیشہٕ تھاوُن صُبَحس پٮ۪ٹھ نظر نہَ کہِ أزۍکِس پٮ۪ٹھ پۅنٛسہٕ گَژھِ اِنسان طٔریٖقہٕ سان اِستعمال کَرُن بے فضوٗل خرچہٕ گَژھِ نہٕ کَرُن کیٚنٛہہ تہٕ بیٚیہِ چھُس بہٕ کیٚنٛژھا دِوان نیچرَس پٮ۪ٹھ یُس قُدرَتی ماحول سُہ بَچاونَس پٮ۪ٹھ تہِ چھُس بہٕ دِوان ترجیح کیوں کہِ اَکہِ پھِرِ گوٚو ماحول آلوٗد یہِ گژھِ نہٕ دوٚیمہِ پھِرِ ٹھیٖک کِہیٖنٛۍ تہِ نہٕ یہِ روزِ اگر اَکھ پُلاسٹِکُک لِفاف اَکھ اَزٕ زٔمیٖنَس منٛز گژھِ یہِ ہیٚکہِ ہَتَس ؤرۍ یَس تہِ یِتھُے روٗزِتھ یہِ ہیٚکہِ نہٕ ہَتَس ؤرۍ یَس تہِ نہٕ اَتھ زٔمیٖنَس تَل دۄدرِتھ کِہیٖنٛۍ تَوَے چھُ اِنسان گَژھِ ماحولَس کُن تھاوُن خاص دیان گٲڑۍ چلاوٕنۍ کَم تاکہِ أسۍ ہٮ۪کو یہِ فِوَل یُس یہِ تیٖل چھُ یہِ ہٮ۪کو أسۍ پَنٕنٮ۪ن شُرٮ۪ن تہِ دِتھ تۄہہِ چھو پَتاہ یہِ چھِ نان رِنویبُل رِسورس یہِ گوٚو اَکہِ پھِرِ ختٕم یہِ ہیٚکہِ نہٕ دوٚیمہِ پھِرِ بیٚیہِ استعمال گٔژھِتھ کِہیٖنٛۍ تہِ نہٕ تَوَے چھُ اِنسان وَنان کہِ اِنسانَس گَژھِ سایکَل زیادٕ چَلاوُن اَکہِ پھِرِ گوٚو ماحول خراب یہِ ہیٚکہِ نہٕ دوٚیمہِ پھِرِ سَہَل سَہل ٹھیٖک گٔژھِتھ کِہیٖنٛۍ تہِ نہٕ